اَسلام علیکم أسۍ چھِ پَنٕنۍ فَصٕل اَصٕل کالٕٹی بَناونَس منٛز واریاہ ٹٮ۪کنِکٕس اِستعمال کران فار اٮ۪کزاپٕل أسۍ چھِ اَصٕل وٮ۪رایٹی ہُنٛد بیول اَنان تہٕ وَوان تَمہِ پَتہٕ چھِ پَتہٕ أسۍ تَتھ ژوٚڈ دِوان آب ترٛاوان کھاد ترٛاوان دوا کَران کیٛازِ اَمِچ کالٕٹی گژھِ بہتَر روزٕنۍ